وعلیکُم السلام ٹھیٖکٕے چھُوا اَوٕ ٹھیٖکھٕے ٲسۍ کیٛاہ سَبزی چھَو نیران تۄہہِ

اَہن حظ اَہن حظ اَہن حظ اَہن حظ بیٚیہِ پالک اَہن حظ اَہن حظ پھول گوبی اَہن حظ سٲری اَیٹم بَنَن یِم پھول گوٗبی چھُ گژھان ہَتھ رپیہِ کِلوٗ کَنسیشن حالَس چھَس بہٕ ریٹ وَنان کیٛاہ چھُ پانَس چھُ ہَتھ رۄپیہِ کِلوٗ دانوَل چھےٚ زیادٕ درٛوٚج گژھان کیٚنٛہہ یہِ بَنہِ پنٛژاہ رۄپیہِ کِلوٗ ٹماٹر تہِ چھِ کٕنان أسۍ شیٹھ رۄپیہِ کِلوٗ سَبزی تُہۍ وٕچھِو پانَے پَتہٕ دُکانَس پٮ۪ٹھ ییٚلہِ تُہۍ وٲتِو تُہۍ وٕچھِو پانَے سۄ کِژھ سَبزی چھےٚ پانَے یِژھ تۄہہِ خوشی گژھِوٕ گازرِ تہِ چھِ یہِ چھِ دِوان أسۍ پانٛژھ پانٛژھ تٲجی رۄپیہِ کِلوٗ مےٚ اَتہِ تٕرٛہ رۄپیہِ ہِش یِم چھِ درٛوٚگی پَہم گژھان یِم چھِ کٕنان أسۍ سَتَتھ رۄپیہِ کِلوٗ تام تِم نہِ ژٕ یِتھَے پٲٹھی سُہ چھُنہٕ کیٚنٛہہ پَرواے سُہ دِمَے ژےٚ بہٕ یِتھ کٔٹھۍ تہِ فِرٛی اَہن حظ پَالک تہِ چھِ تٕرٛہ رۄپیہِ کِلوٗ بَنَن پالک

مَٹر چھا ہَتھ رۄپیہِ کِلوٗ گژھان آز تہِ چھُ یہِ ہَتھ رۄپییہِ یِم کِلوٗ گژھن اَدٕ حظ صُبنَس ییٖتو تازٕ سَبزی آسہِ تَمہِ ساتہٕ مےٚ وٲژمٕژ تازٕ سَبزی رٔٹِتھ تُہۍ وٕچھِو تُہۍ سَبزی کیٛاہ آسہِ پَتہٕ وٕچھِو تُہۍ أسۍ کٔمِس دُکان دارَس نِش آے تہٕ تُہۍ یاد کہ اَہن حظ مےٚ چھِ پَتہ اَہن حظ اَہن حظ مےٚ تہِ چھِ پَیی سَبزی گژھِ آسنۍ بَڑٕ جان مےٚ چھو تۄہہِ پٔتۍمہِ لَٹہِ تہِ ہُتھَے کَنۍ کَرٕ بہٕ پَتہٕ کیٛاہ کھَسہِ ساس رۄپیہِ ترٛاوہو بہٕ تۄہہِ ساس رۄپیہِ وۄنۍ یہِ خوشی گژھِوٕ یہِ تۄہہِ باسِوٕ اَصٕل باسِوٕ تہٕ تِتھَے کٔٹھۍ کَرو اَہن حظ ہُتھ کَن ترٛاوٕ بہٕ رۄپیہِ اَہن حظ اَتھ مہ تازٕ سَبزی یِتھ پٲٹھۍ آسان تُہۍ کٔرِو گٔژھِو یاد کَرٕنۍ مےٚ اَہن حظ اَہن حظ پَتہٕ چھُنہٕ باسان کینٛہہ یہِ گژھِ آسٕںۍ ٹھیٖک اَہن حظ اَہن حظ ٹھیٖک نہ حظ تہِ گژھِ نہٕ آسُن کیٚنٛہہ تُہۍ گٔژھِو پَتہٕ وٕچھِنۍ کٲلۍکٮ۪تھٕے یِیِو تَمی ساتہٕ ییٖزیو تَمہِ ساتہٕ آسہِ مےٚ تازٕ سَبزی وٲژمٕژ دِمہٕ بہٕ تۄہہِ تازٕ توٚتام آسہِ پرٛون مال مکلیومُت ییٚتہِ اَہن حظ وعلیکُم السلام